بلکُل اگر بہٕ ڈِسٹرک بانٛڈی پوراہٕچ کَتھ کَرٕ ڈِسٹرک بانٛدی پوٗراہس منٛز چھُ وارِیاہ ٹوٗرِسٹٕس یُن پسنٛد کَران نیٚچر لوٲرٕس ٹوٗرسٹ چھِ آسان تِم چھِ وارِیاہ زیادٕ یور ٹوٗرسٹٕس یِوان فارِنٲرٕس ایز وٮ۪ل ایز اِنڈِین تہِ چھِ یِوان یور وارِیاہ زیادٕ اگر بہٕ کٮ۪نٛژھن ٹوٗرِسٹ سایِٹن ہٕنٛز کَتھ کرٕ گۄڈنِچی یۄس مین اوٚپنِگ یَس ڈَسٹرک بانٛڈی پوٗراہس چھِ فرام سِرینگر سۄ چھِ اَسہِ وُلر وُلر لیک یا وُلر وِنٹیج پارک چھِ وُلر لیک یُس چھُ یہِ چھُ ایشاہس منٛز سٮ۪کنٛڈ لارجسٹ فرٮ۪ش واٹر باڈی تہٕ او موٗجوٗب چھُ اَتھ وارِیاہ دوٗرِ پٮ۪ٹھ ٹوٗرسٹٕس یِوان اینٛڈ یِم اَمیُک لُطف اندوز گَژھان چھِ تَمہِ پتہٕ یُس چھِ وُلر وِنٹیج پارک سَہ چھِ وُلر لیک کِس ٹاپس پٮ۪ٹھ کیٚن پٮ۪ٹھ ییٚمہِ پارکہِ پٮ۪ٹھ وُلر لیکٕچ فُل وِو چھِ یِوان اَسہِ تھری ہنٛڈرنٛڈ سِکِسٹی ڈیٖگریٖز وِو تہٕ وُلر وِنٹیج پارک تہِ چھِ فیمس پننِس پننٮ۪ن پننِس سایڑرِ پننہِ سایٹہِ پٮ۪ٹھ پننہِ وِو پٮ۪ٹھ اینٛڈ پننِس أکِس ڈٮ۪کورمس پٮ۪ٹھ چھِ سَہ وارِیاہ زیادٕ فیمس تہٕ توپتہٕ اَمہِ پتہٕ چھِ اگر بہٕ کَتھ کرٕ گُریز ویلی ہٕنٛز اوپنِگ یَس چھِ سَہ تہِ چھِ ڈسٹرک بانٛڈی پورا پٮ۪ٹھ اینٛڈ گُریزس یُس ڈسٹرک چھُ یِوان سُہ تہِ چھُ یِوان بانٛڈی پورا ڈِسٹرک اینٛد گُریز تہِ چھِ اکھ نٮ۪چرل مطلب یَس أسۍ پانہٕ ہٮ۪کو ؤنِتھ کہِ سۄ چھِنہٕ وِد اَوُٹ أنی ڈسٹربنٕس ایرِیا تہٕ یور لُکھ وارِیاہ زیادٕ پسنٛد چھِ کَران جموں اینٛڈ کشمیٖرٕکۍ پرٮ۪تھ کُنہِ ڈسٹرکٕکۍ پٮ۪ٹھ لُکھ یور یِوان اینٛڈ تِم چھِ گُریز ویلی گُریز تہِ گَژھان رازدان ٹاپ چھُ تَتھ منٛز یِوان تَتھ منٛز چھُ حبہ خاطون پہاڑ یِون وارِیاہ زیادٕ جایہِ چھِ ییٚتہِ یِم ٹوٗرسٹٕس پسنٛد چھِ کَران سٲنِس ڈسٹِکس منٛز یںہٕ خٲطرٕ بیٚیہِ چھِ ییٚتِکۍ لُکھ تہِ چھِ وارِیاہ بہتریٖن تِکیٛازِ بانٛڈہ پوٗراہ ڈِسٹِک چھُ أکِس چیٖز ترٮ۪ن چیٖزن خٲطرٕ فیمس یَتھ أسۍ وَنان چھِ علم آب تہٕ ادب اینٛڈ لُکھ چھِ وارِیاہ زیادٕ اصٕل پٲٹھۍ ٹوٗرسٹن سۭتۍ پیش یِوان توموٗجوٗب چھِ ٹوٗرسٹ تہِ وارِیاہ زیادٕ پسنٛد کَران سٲنِس ڈسٹِکس منٛز یِنہٕ خٲطرٕ